یہِ کٔشیٖر منٛز چھِ کَلچَرَل اِویٚنٛٹ وارِیاہ گَژھان تَمہِ تَتھ چھِ زیادٕ اصٕل خانٛدَر یُس أسۍ یَکجٔہتی منٛز چھِ کَران مطلب کہِ مٲنٛزِ رات چھِ مَناوان یِکوَٹَے چھِ ہَمساے ٲشناو رِشتہٕ دار اَمہِ دۄہ چھِ مِلان اَکھ أکِس سۭتۍ چھِ دربار کَران پَتہٕ چھِ صُبح واتان چھِ آسان سال کھیٚون سُہ چھُ آسان یِکوَٹَے ترٛامہِ منٛز کھیٚون تہٕ سُہ چھِ مۄکلاوان پَتہٕ چھِ بیٚیہِ کَتھاہ باتھاہ آسان کَران ییٖتِس کالَس أسۍ ماہرازَس اِنتظار چھِ کَران پَتہٕ ییٚلہِ ماہراز یِوان چھُ تٔمِس چھِ أسۍ بُتھہِ نیران اِستقبال کَران وَنناوان مالہٕ چھِس ترٛاوان تہٕ تَتھ پَتہٕ چھِ ماہرِنۍ نیران تٔمِس چھِ أسۍ پَتہٕ پَتہٕ سۭتۍ نیران یہِ چھِ ساروٕے کھۄتہٕ بوٚڑ ییٚتہِ اَکھ اِویٚنٛٹ یُس اسہِ پَسنٛد چھُ